ہیٚلو وعلیکُم سلام ؤنِو اَہَن حظ آ اَہَن آ ییٚتہِ چھِ سٮ۪کھ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو صُبَحن شٲدۍ پوٗر جہلِمس پٮ۪ٹھ تہٕ بہٕ دِمہو تۄہہِ سٮ۪کھ ٹھیٖک چھُ ٹھیٖک چھُ